اسلام علیکُم آ تُہۍ چھُوا یہِ سیلوٗن بیٛوٗٹی پارلَر پٮ۪ٹھ اَچھا ٹھیٖک آ بہٕ چھَس اَکھ ماڈٕل مےٚ اوس فوٹوٗ شوٗٹ کَرُن تہٕ تتھ خٲطرٕ اوس مےٚ تھوڑا میک اَپ کَرُن آ تۅہَے نِش تُہۍ کَر چھِو فرٛی ڈیٹ لایِک دیٹ آ آ یہِ چھُ جلدٕے کَرُن اکتوٗبَرس منٛزٕے چھُ کَرُن البتہٕ تھوڑا مطلب مےٚ چھُ بوٗزمُت اَتھ بیٛوٗٹی پارلرَس مُتعلق واریاہ بہٕ ٲسٕس اَمہِ برٛونٛہہ تہِ کرٕناوان أکِس شایہِ مگر تتہِ گٔے تھوڑا کنٛٹرؤرسِی تہٕ وۅنۍ چھَس بہٕ دپان لایِک تُہۍ تھٲوِو مےٚ فورٕتھ اَکتوٗبَر ٹھیٖک چھا نہٕ گۄڈٕ چھُ فیسل فیشل کَرُن مَساج وَساج پَتہٕ اوس یِہَے مطلب میک اَپ کَرُن لایِک تُہۍ چھُوا مطلب اَلگ اَلگ ریٹ کران سِمپُلَس اَلگ قۭمتھ ہٮ۪وان ہوٚتھ اَلگ وَلگ

مطلب فیشَل کٔرِتھ چھِ یِوان کوٗتاہ اَچھا ٹھیٖک سَتھ ساس سَتھ ساس اَچھا ٹھیٖک مےٚ باسان سُے کَرِو تۅہہِ کیٛاہ چھُو اَصٕل باسان تھوڑا آپشیٚنٕس چھِناہ اَتہِ کیٚنٛہہ بیٚٹر پہم سُہ تہِ چھُ ٹھیٖک اَلبتہٕ ہُو مطلب مےٚ چھِ بوٗزمُت اَتھ متعلق واریاہ اَمہِ برٛوٗنٹھ تہِ کَرنو مےٚ مگر سُہ باسٮ۪و نہَ مےٚ ٹھیٖک کیٚنٛہہ تہٕ وۅنۍ اوس مےٚ بوٗزمُت اَتھ متعلق تَوَے کٔریو مےٚ تۅہہِ کال مےٚ دَپیٛو اَچھا تُہۍ چھُوا ہُو یہِ کرہو پیٚے ٹی ایٚم کِنہٕ ایٚکاونٛٹ نمبر کَرِو تُہۍ سینٛڈ اَچھا ٹھیٖک اَدٕ سا تُلِو آ أسۍ چھِ شوپیان پٮ۪ٹھٕے تہٕ تٔتی پٮ۪ٹھٕے آدٕ سا تُلِو آچھا ٹھیٖک آدٕ سا تُلِو بِہِو